ویٹ لوٗز کَرنہٕ خٲطرٕ ہَسا چھِ اَسہِ یِم کٲشِر ریٚمِڈیٖز چھِ تِم ہَسا چھِ ٹیوٚٹھ چیوٚن صُبحٲے یا اَدرک پاکنٲوِتھ چیٚنۍ اٮ۪گزَرسایِز کَرٕنۍ اٮ۪کزَرسایِز کَرٕنۍ تہٕ یوگا چھُ کَرُن ہوم رِمِڈیٖز لایک لیٚدرِ ترٛیش چھِ چیٚنۍ بیٚیہِ ہَسا چھِ باقٕے رٮ۪مِڈیٖز ہَسا چھِ ہوم رِمِڈیٖز لایِک اگر کٲنٛسہِ تَپھ آسہِ تٔمۍ سُہ ہَسا چھِ لیٚدرِ ترٛیش دِوان تِکیٛازِ یُس ٹٔرمیرِک چھِ سُہ ہَسا چھِ سُہ ہَسا چھِ اَکھ اٮ۪نٹی بیٚکٹیٖریَل پرٛوڈَکٹ یُس ہَسا أنٛدرٕ بیٚکٹیٖریَن سۭتۍ لَڑان چھِ سُہ ہَسا چھِ ہوم رِیمِڈی یا اگر کٲنٛسہِ کٲنٛسہ خوٗنٕچ کمی آسہِ تٔمِس ہَسا چھِ گازرِ جوٗس دِوان ییٚمہِ سۭتۍ تٔمِس خوٗن چھُ یِوان باڈی منٛز بَرابَر ہوم ریمِڈیٖز کٲنٛسہِ چھِ مَس ژَلان نیٖرِتھ تٔمِس ہَسا چھِ أسۍ سوٚنٛزرٕ تیٖل کَلَس مَتھان یا رُہَن مَتھان رُہَن آب مَتھان ییٚمہِ کہِ سۭتۍ تٔمِس ہیر ہیر لاس پرٛوٮ۪نٛٹہٕ چھِ گژھان تہٕ بیٚیہِ ہَسا چھِ باقٕے ہوم ریمِڈیٖز لایِک اگر کٲنٛسہِ پَنُن پان مَٹراوُن آسہِ تٔمِس ہَسا چھِ أسۍ سِوِتھ ٲلوٕ یِوان سوِتھ ٲلوٕ دِوان یا چھِس دِوان میشڈ پوٹیٹو بَناناز ییٚمہِ سۭتۍ تٔمِس ویٹ اِنکریٖز چھِ گژھان بیٚیہِ ہَسا چھِ ہوم رِمِڈیٖز لایک اَگر کٲنٛسہِ زٮ۪ٹھُن آسہِ تٔمِس ہَسا چھِ دِوان کُکلہِ کوٹھ کھیوٚن یُس ہَسا وَنٛنہٕ چھُ یِوان یُس زیٹھنَس منٛز چھِ مَدَتھ کَران تہٕ بیٚیہِ چھِ ہوم ریمِڈیٖز لایِک اگر کٲنٛسہِ مَۄٹُن آسہِ تٔمِس چھِ أسۍ دِوان اَمہِ یُس بَتَس آب چھُ نیران سُہ ہَسا چھُ یِوان وَنٛنہٕ کہِ سُہ ہَسا چھُ مَٹنَس منٛز مَدَتھ کران بیٚیہِ ہَسا چھِ ہوم رِمِڈیٖز لایک لایِک اگر کٲنٛسہِ چھٲتۍ اَسہِ خراب تٔمِس ہَسا چھِ أسۍ کَہوٕ دِوان یَتھ منٛز ہَسا دالچیٖن علاچی کھنٛڈ چھِ ایڈ گَژھان تٔتِس آبَس منٛز تہٕ سُہ ہَسا چھِ چھٲتۍ کَران ٹھیٖک یا اگر کٲنٛسہِ ہوٚٹ آسہِ خراب تٔمِس ہَسا چھِ أسۍ پاکوٕتۍ ترٛیش یا تٔژ ترٛیش نوٗن رَلٲوِتھ دِوان تہٕ وَنان چھِ أسۍ ژٕ کَر نُنہٕ گَرگَر ییٚمہِ سۭتۍ ہَسا تٔمِس ہوٚٹ صاف چھِ گَژھان